مےٚ چھُ شیٚیِم سمسٹر چلان مےٚ چھُ تتھ سبجکٹٕز پانٛژھ آسن یتھ منٛز اردوٗ اِنگلِش مِل اردوٗ اٮ۪جوٗکیشن سوشالجی چھ ساروٕے کھۄتہٕ فیورٹ سبجکٹ چھُ مےٚ سوشالجی یتھ منٛز بہٕ برٛونٛٹھ کُن کرٕ ماسٹٕرٕس سوشالجی منٛز تٔمۍ باوجوٗد کرٕ بہٕ پریپریشن گورمنٹ جاب خٲطرٕ پتہٕ اگر نہٕ ملیو ییٚتہِ چھِ گورمنٹ جاب واریاہ کھۄتہٕ زیادٕ واریاہ کم مِلان تمہِ خٲطرٕ کرٕ بہٕ پریویٹ جاب تہِ اگر نہٕ گورمنٹ جاب مِلیو تِکیٛازِ بہٕ چھس پننس مٲلِس اکھ سُہارٕ بنُن